کٲشِر زُبان چھِ اَکھ مٔدٕر زُبان اَگر أسۍ وُچھو یَتھ زَبانہِ منٛز چھِ واریاہ میچَھر واریاہ مٔدرِیار واریاہ لوٗل اَتھ زَبان یُس یہِ زَبان چھِ یہِ چھِ واریاہَن زَبانَن ہُنٛد اَکھ مِلاو کٔرِتھ اَکھ زَبان بنِیمٕژ یَتھ زَبانہِ منٛز چھِ یہِ اُردو یَتھ زَبانہِ منٛز چھِ اِنگلِش یَتھ زَبانہِ منٛز چھِ سَنسکرت یَتھ زَبانہِ منٛز چھِ عرَبِک واریاہَن زبانَن ہُِنٛد مِلاو کٔرِتھ چِھِ کٲشٕر کَشمیٖرِی اَکھ یِژھ زَبان یُس مَطلَب یُس واریاہ مٔدٕر زَبان چھِ وۄنۍ اَگر أسۍ وُچھو امہِ زَبانہِ ہُنٛد کِتھ پٲٹھۍ چھِ باقِؠن زَبانَن پؠٹھ اَثر پیٚوان اَز کَل اَگر وُچھو یِم سٲنۍ لَکٕٹۍ نَوجوان چھِ یا لکٕٹۍ شُرۍ چھِ تِمَن چھِ مہٕ زِیادٕ تَر اُردو یا ہنٛدِی بوزان یا تِمَے